شاید صٲب تُہۍ ؤنتو مےٚ تُہۍ چھُو یہِ فارمِنٛگ کَران یہِ ژوٗنٛٹھؠن ہٕنٛز ییٚلہِ تُہۍ یہِ ژوٗنٛٹھ کُل چھُو دِوان تُہۍ کِتھ پٲٹھۍ چھُو دِوان تہٕ اَتھ کِتھ پٲٹھۍ چھُو تُہۍ خیال تھاوان بیٚیہِ ژوٗنٛٹھ ژوٗنٛٹھُک گروتھ ویوتھ یا ژوٗنٛٹھ کتھ پٲٹھۍ چھُو تُہۍ وۄپداوان اَمہِ چہِ بؠمارِ کَتھ پٲٹھۍ چھِ رُکان یہِ ؤنتو تُہۍ مےٚ وُچھِو حظ یاصِر صٲب ییٚلہِ أسۍ کُل چھِ انان دِوان چھُ أسۍ سُہ مطلب سُہ چھُ آسان جنٛگلی کُل تتھ چھِ أسۍ پتہٕ کران تتھ چھِ أسۍ پتہٕ پایونٛد تراوان تہٕ دِوان چھِ أسۍ پتہٕ تتھ دوہ ووہ ییٚلہِ سُہ پَیونٛد وارٕکارٕ لگان چھُ دِوان أسۍ چھِ أسۍ اتھ تتھ دوہ دِون کھاد تراوان مطلب تلہٕ چھُ کیٚوم ویوم لگان موٗلن تمیُک خیال چھِ أسۍ تَتھ تھوان تہٕ تتھ ہسا چھِ لگان تقریٖبن چھِ تتھ لگان دہ پنٛدہ ؤری مطلب ییٖتِس کالس سُہ فصٕل چھُ پتہٕ دِوان پتہٕ ہسا فصل دِنہٕ پتہٕ ہسا چھِ تتھ مطلب یِم تتھ ژوٗ ژوٗنٛٹھۍ چھِ نیران پتہٕ ہسا چھِ تتھ تَمہِ مطلب زیادٕ زیادٕ دۄہ کھۄتہٕ دۄہ یوٗتاہ یوٗتاہ کُل گژھِ بوٚڈ تَمہِ کھۄتہٕ توٗتاہ توٗتاہ چھِ زیادٕ لاگتھ لگان کُلِس مطلب دوہ تہِ چھُ علاوٕ گژھان کھاد واد یہِ چھُ پیٚوان علاوٕ علاوٕ ترٛاوٕنۍ تہٕ پتہٕ ہسا چھِ تَتھ پیٚوان مطلب بؠمارِ ہُنٛد خیال تھاوُن ژوٗنٛٹھِس ما آیہِ بؠمٲر پنس ما آیہِ بؠمٲر کُلِس مہ چھِ کانٛہہ بؠمٲر تہٕ پتہٕ ہسا چھِ مطلب ییٚمہِ حِسابہٕ پتہٕ موٗسِم روزِ تَمہِ حِسابہٕ ہسا چھِ أسۍ پتہٕ مطلب تتھ سپرٛے کران مطلب دوہ دِوان تہٕ اَگر موٗسِم ٹھیٖک روزِ تیٚلہِ چھِنہٕ أسۍ زیادٕ دوہَن ہنٛز پیٚوان ضرورت کینٛہہ ییٚلہِ ہسا مطلب اگر روٗد ووٗد پیٚیہِ مطلب چھُ پیٚوان روٗد چھُ پیٚوان کینٛہہ چھُ پیٚوان تہٕ تَمہِ حِسابہٕ ہسا چھُ اَسہِ پتہٕ پیٚوان تتھ سُپرے کرُن تِکیازِ بؠمٲر چھِ آسان لٔجمٕژ تہٕ سۄ بؠمٲر چھِ تمہِ دوہ سۭتۍ پتہٕ دوٗر گژھان تہٕ پتہٕ ہَسا وارٕ کارٕ ییٚلہِ اسہِ پَتہٕ ہرُد چھُ واتان پَتہٕ ہسا چھِ أسۍ وٕچھان مطلب کُس کُس ژوٗنٛٹھ چھُ پَپیومُت سُے سُے چھِ أسۍ والان مطلب یُس نیوٗلٕے ژوٗنٛٹھ چھُ آسان سُہ چھِ أسۍ أتۍ تھاوان تہٕ پَتہٕ ہسا چھِ أسۍ تَتھ گریڈِنٛگ ویڈِنٛگ کَران تہٕ گریڈِنٛگ چھِ أسۍ پتہٕ تتھ کران تہٕ بران چھِ أسۍ پتہٕ سُہ پیٹؠن کران چھِ أسۍ برٲے تتھ تہٕ سوزان چھِ ہسا چھِ أسۍ سُہ وارٕ کارٕ اور نؠبر پتہٕ ہسا چھُ اَسہِ تَمہِ سۭتۍ اَصٕل فٲیدٕ میلان